ہیٚلو اسلام علیکُم ؤنِو حظ أسۍ چھِ یِم نَلکہٕ وٲلۍ چھِ نَلکہٕ شیرَن وٲلۍ پُلَمبَر حظ چھِ أسۍ اَہَن حظ آ اَہَن حظ آ کیٚنٛہہ نہَ حظ چھُنہٕ آ یہِ کہِ حظ واتو ولہٕ ٹھیٖک أسۍ حظ واتو کیٚنٛہہ چھُنہٕ اَدٕ حظ اَدٕ حظ السلام علیکُم